خۄش رُوزنہٕ خٲطرٕ کیاہ ٲسۍ بَرُونٛٹھ کران اَز کیٛاہ چھِ کران بُرُونٛٹھ آسۍ کران أسۍ لٔٹھکِچ لٔٹھس گِنٛدان کرکَٹ ٲسۍ گنٛدان بیٹ بالَس ٲسۍ گِنٛدان واریاہ واریاہ ٲسۍ أسۍ کران پَتہٕ ٲسۍ نانہِ بٔڑبَبس نِش بیٚہوان آرام سان تِمَن نِش ٲسۍ دٔلیٖل بوزان تمام چِیٖز ٲسۍ بوزان تِمَن نِش کُس مزٕ اوس یوان تِمَن نِش بیٚیہِ ٲسۍ گِنٛدان سیٚنما حالو منٛز ٲسۍ گژھان ٹِی وِی ٲسۍ وُچھان آرام سان ٲسۍ بیٚہِتھ آسان مُوج نانۍ بٔڑبَب مول کُس مزٕ اوس یِوان وُچھ نہٕ اَز کیٛاہ چھُ اَسہِ گژھان خۄش روزنہٕ موجُوب اَز چھِ آسان لٔگمٕتۍ موبایلَن سٟتۍ کامڈِی موِیٖز وُچھان وٕلاگَر وُچھان واریاہ واریاہ چیٖز چھِ أسۍ وُچھان مگر سُہ مزٕ تہٕ أزیُک مزٕ اَتھ چھِ واریاہ فرق اَز چھِ سورُم گژھان پَنُن مزٕ وُچھنہٕ خٲطرٕ مگر یُس برونٛٹھ مزٕ اوس یِوان تِیُتھ مزٕ چھنہٕ یِم وُچھان کِہیٖنۍ بٔڑۍ بٔڑ چیٖز کیٛاہ چھِ أسۍ برُونٛٹھ پَنُن مول اوس کَریکھ کران نا واریاہ وَاریاہ کامہِ ٲسۍ کران کُس مزٕ اوس یِوان کۄلو پؠٹھ ٲسۍ سرٛان کران گِنٛدان ٲسۍ پَلو پؠٹھ ٲسۍ وۄٹہٕ دِوان دۄسو پؠٹھ ٲسۍ وۄٹہٕ دِوان اَز چھِنہٕ تہِ گژھان کہیٖنۍ اَز کِیاہ چھِ موبایِل روٚٹ بَرونٛہہ کٔنۍ وُچھان آسان أتھی کھالان دوس وُچھان ٹِی وِی وُچھان کُم کُم بلاے چِیٖز چھِ وُچھان وٕلاگر وُچھان جوکٕس وُچھان موِیٖز وُچھان ہَر کانٛہہ کٲم چھِ کران تتھ زمانَس تہٕ یَتھ زمانَس چھِ واریاہ فرق